أسۍ چھِ گژھان پکِنِک پَننُ دل خۄش کرنہٕ خٲطرٕ انجایمٮ۪نٹ خاطرٕ رلیکس خاطر گژھان پکِنِک اَسۍ چھ پنِن بچہٕ وچہٕ نوان پکِنِک بیٚیہِ چھ اَسہِ کانٛہہ ییٚتۍ چھ واریاہ جایے پکِنِک خاطرٕ ییٚتہِ چھ پہلگام چھ گُلمرگ چھ اکڑ چھ یم لۄکچہ لۄکچہ پارکہ چھ واریاہ زیادٕ ٹولپ گاڑن چھ اَسۍ چھ کران پریفر زیادٕ مطلب یُس اسۍ نزدیٖک آسہِ اسۍ چھ کیا شامس تہِ منزۍ ہیکان گژھتھ کیازِ سُہ چھ اسۍ نزدیک تتہِ چھ اسۍ واریاہ فیٖل کران مطلب رُت فیٖل کران پَنِنۍ بچہ وچہ گنِدناوان بتہٕ وتہ سۭتۍ نوان بیٚیہِ چھ نوان یِمَن بچَن ہنٛدۍ خٲطرٕ بیٹ بال نِوان سۭتۍ جال بیٹ نِوان سۭتۍ پتہٕ یِم شرۍ آبہٕ لڑٲے کران تَتہِ مان ژٕ خۄش گژھان مطلب أسۍ چھ پنُن ٹایم چھ أسۍ کڑَان أتھۍ سۭتۍ اسہِ چھُ باسان پتہٕ پنٕنہِ ییٚلہِ پِکنِک کٔرِو پنُن پنُن فری گومُت شرۍ تہِ چھ ہہُ عام طور چھ أسۍ یہِ پکنِک تھاوان سنڈے پٮ۪ٹھ کیازِ بچَن تہِ چھ آسان چھُٹی تِم تہِ چھ اینجوینمینٹ کران أکِس بیٚیِس سۭتۍ ملان تَتہِ چھ واریاہ زیادٕ مزٕ یِوان تِکیازِ سون پکنِک سپاٹ چُھ خاص کر پہلگام تتہِ چھ سیٖنری گریٖنری اینڈ یہِ واٹر تَتہِ چھ مطلَب ہہُ تَتہِ چھ یِم بچہٕ یِم چھ واٹر فال چھ آسان تِمَن سۭتۍ مطلب گندان چھ گندان چھ تِمَن ہہُ سران وان چھ کران آبہٕ لڑٲے چھ کران تِم چھ واریاہ زیادٕ خۄش گژھان تہٕ باقٔے والسلام